یُس تہِ زَنہٕ ییٚمِس تہِ زَنہٕ نَقشنہِ گٔری پَسٛد چھِ یا ڈرایِنٛگ کَران پَسنٛد چھِ تٔمِس پَزِ گۄڈَے کَرٕنۍ کٲم کہِ تٔمِس پَزِ گۄڈٕ بیسِک یا أسۍ وَنو یِم بُنیٲدی چیٖز چھِ تٔمِس پَزِ گۄڈٕ تِمَن پٮ۪ٹھ نَظر تھاوٕنۍ کہِ أسۍ کِتھ کٔنۍ اَگَرے بہٕ وَنہٕ مِثالہٕ زَنہٕ چھُ کُل چھُ زَن کٔرِن اَتہِ پٮ۪ٹھ شروٗعات کہِ تلے اَگرے مےٚ شوق چھُ بہٕ گژھُس نَقش نگار بَنُن تہٕ بہٕ کِتھ کٔنۍ بَناوٕ یہِ کُل تٔمِس پَزِ لَکٹٮ۪و لَکٹٮ۪و چیٖزو پٮ۪ٹھٕ شروعات کَرٕنۍ جیسے کُل چھُ کاو چھُ بیٲر چھِ اِتھے کٔنی اِتھَے کٔنی یا تِم چیٖز یِم زَن یِمَن منٛز زَن تٔمِس مَہارت حاصِل آسہِ تہٕ بیٚیہِ پَزِ تٔمِس وٕچھُن زِ کُس رنٛگ یا یا کُس تٔمِس پَزِ اَتھ خٲطرٕ اَکھ اَصٕل پٲٹھۍ کٲنٛسہِ کٲر گَرَس نِش یا ییٚمِس یِمَن اَمِچ اَتھ چیٖزَس منٛز مہارت حٲصل آسہِ تٔمِس نِش گژھُن تٔمِس نِش کینٛہہ مَشوَرٕ رَٹٕنۍ ییٚمہِ سۭتۍ زَن کہ تٔمِس مَدَتھ میلہِ تَتھ منٛز واریاہ بہتریٖن کَرنُک تٔمِس زَن مَدد میلہِ کہِ سُہ ہیٚکہِ پَنُن یُس زَن یُس زَن پہچان چھُ سُہ ہیٚکہِ اَتھ فیٖلڈَس منٛز بَنٲوِتھ تٔمِس پَزِ کٲنٛسہِ مٔہِرَس نِش گژھُن تہٕ تٔمِس وَنُن زِ مےٚ ؤنِو حظ کہِ اَتھ منٛز کٕم کٕم چیٖز چھِ یِم زَن اَسہِ پٮ۪ن یِمَن زَن اَسہِ چھِ تھاوٕنۍ دٮ۪ماغَس منٛز ییٚلہِ تہِ أسۍ کانٛہہ نَقشہٕ بَناوان چھِ تہٕ سُہ یِم سُہ مٲہِر یُس اَمیُک آسہِ سُہ یِم أمِس کینٛہہ ضوٚروٗری چیٖز وَنہِ تٔمِس چھِ تِم نَقش نگٲری کَرنہٕ وِزِ تِم دٮ۪ماغَس منٛز تھاوٕنۍ تہٕ تِمنٕے تِمَن ہُنٛد تِمنٕے ہِنٛدِ طٔریٖقہٕ چھِ تِم تِمے تَمہ طٔریٖقہٕ چھِ تِم برونٛٹھ پَکناوٕنۍ